گاڈَن چھِ واریاہ قٕسٕم حظ کیٛاہ چھِ ٹھیٖک چھِ حظ گاڈن چھِ واریاہ قٕسٕم ترٛوٹ گاڈٕ چھِ کٲشِر گاڈٕ چھِ پَنٛجٲبۍ گاڈٕ چھِ ٹھیٖک چھا اَتہِ چھِ واریاہ قٕسٕم گاڈ تُہۍ ؤنۍتَو مےٚ تُہۍ کوت تۄہہِ کۄس ہِش گاڈ چھَو ضروٗرت ترٛوٹ گاڈ حظ سۄ گژھِ ساڑ ترٛےٚ ہَتھ رۄپیہِ کِلوٗ حظ اَہَن حظ آ سُہ گژھِ مُجَن سۭتۍ تہِ اَصل چاہے تُہۍ سُہ ٹَماٹرن سۭتۍ ترٛٲوِو چاہے تُہۍ سُہ مُجَن سۭتۍ ترٲوِو چاہے تُہۍ سُہ ٹماٹرن سۭتۍ ترٛٲوِو ٹھیٖک چھا حظ سُہ گژھِ دۄنوٕنی سۭتۍ اَصٕل تۄہہِ چھا کَتھ تَران فِکرِی تہٕ یہِ چھُ واریاہ اَصٕل یہِ ترٛوٹ گاڈٕ اَتھ ترٛوٹ گاڈِ منٛز چھِ یِوان زٕ قٕسٕم کیٛاہ چھِ یِوان اَکھ چھِ یِوان کیٛاہ چھِ یِوان بونلِیٚس بیٚیہِ چھِ یِوان وِد بون اَکھ چھِ یِوان کٔنٛڈۍ دار گاڈ بیٚیہِ چھِ یِوان کَنڈٮ۪و ورٲے گاڈ تہٕ تۄہہِ اگر مےٚ باسان تُہٕنٛدِ خٲطرٕ روزٕ بہتر کَنٛڈیو وَرٲیی گاڈ ٹھیٖک چھا کیٛازِ کہِ اَز چھُ اَکثر ییٚمہِ ساتہٕ گاڈٕ چھُ گاڈٕ چھُ یِوان برٛونٛہہ کُن پَتہٕ چھُ گژھان کٲم پَتہٕ چھُ اِنسانَس کھٮ۪نَس منٛز بامبر گژھان سُہ چھُ کھٮ۪وان کٔنٛڈۍ ہٮ۪تھ نتیجہِ چھُ نیران تٔمِس چھُ پٮ۪وان پَتہٕ ڈاکٹرَس نِش گژھُن تۄہہِ چھا کَتھ تران فِکری لِہذا تُہنٛدِ خٲطرٕ روزِ بہتر تُہۍ کھیٚیِو کٔنٛڈٮ۪و روٚستُے گاڈٕ سُہ گژھِ ژور ہَتھ رۄپیہِ کِلوٗ اَہَن حظ آ پَنٛجٲبۍ گاڈ گٔیہِ ڈاے ہتھ رۄپیہِ نہَ تَتھ چھِ آسان کٔنٛڈۍ ہٮ۪تھ سۭتۍ تَتھ گٔے نہٕ یہِ بونلٮ۪س وونلٮ۪س کِہیٖنٛۍ تَتھ چھِ آسان ڈَرٮ۪کٹہٕ بُہ یہِ کٔنٛڈۍ تِمن چھِ آسان کٔنٛڈۍ دارٕے تِم چھِ آسان مگر وُنکٮ۪ن چھِنہٕ اَسہِ تِم ایٚویلیبُل کِہیٖنٛۍ حظ اَچھا ٹھیٖک حظ تُہۍ کٔرِو کٲم ییٚمہِ ساتہٕ تُہۍ ییٚمہِ ساتہٕ تۄہہِ گاڈٕ آسان ضروٗرت پَرواے چھُنہٕ کِہیٖنٛۍ نہٕ حظ تُہۍ کٔرِو کٲم گاڈٕ چھِ ایٚویلیبُل ریٹ تہِ چھِ اِنشاء اللہ ریٖزنیبُل پَرواے چھِنہٕ کِہیٖنٛۍ سٲنۍ کوٗشِش چھِ یِہَے کہِ اَسہِ ہَسا گژھِ سیٚٹٕسفے روزُن کَسٹٕمَر اَوَر اَوَر ماٹِو اِز سُہ کَسٹمَرس سیٹِس سَٹٕسفِکیشَن کَتھ چھا فِکری تَران تیٚلہِ چھُ سہلٕے بیٚیہِ بیٚیہِ اوسا زانُن کیٚنٛہہ خاص یِمَن گاڈَن مُتعلِق أسۍ چھِ گاڈن مُتعلِق اَمہِ علاوٕ تہِ کَران کٲم أسۍ چھِ یِمَن خٲطرٕ سُہ تَتھ وَنان گاڈٕ فارَم بَناوان کٲشِر پٲٹھۍ کیٛاہ چھِ بَناوان أسۍ چھِ گۄڈٕ تَتہِ سُہ بیوٚل ترٛاوان کِہیٖنٛۍ تَتھ چھِ أسۍ واریاہ محنت کَران گۄڈٕ کَران سُہ گاڈٕ فارَم کریٹ کیٛاہ چھِ کَران ٹھیٖک چھا پَتہٕ چھِ أسۍ تٔتی یِم گاڈٕ بَنان ییٚمہِ ساتہٕ أسۍ یِم تَتہِ گاڈٕ چھِ بَنان پَتہٕ چھِ أسۍ نیران مارکیٹ پَتہٕ کٕنان تَتہِ مارکیٹَس منٛز یِم گاڈٕ ٹھیٖک پَتہٕ چھِ یہِ حظ مارکیٹَس منٛز کٕنان أسۍ مُختلِف ریٹَن پٮ۪ٹھ یِم گاڈٕ فِکری چھا تَران بیٚیہِ کیٛاہ اوس اتھ مٔزیٖد بیٚیہِ کیٛاہ اوسا تۄہہِ اَمہِ مٔزیٖد زانُن یِمَن گاڈَن مُتعلِق آ اورِجنَل کٲشِر گاڈٕ چھِ تِم گژھان پانٛژھ ہَتھ رۄپیہِ کِلوٗ اَز کیٛازِکہِ کٲشِر گاڈٕ چھِ گژھان تھوڑا درٛۅجی پَہن